اَگر برٛونٛہہ کُنَس اِنشاء اَللہ زِنٛدَگِی منٛز موقعہٕ مِیوٗل آ تہٕ بہٕ چھس یَژھان مےٚ چھُ واریاہ جایہِ یِمَن جایَن بہٕ یَژھان چھس گَژھُن تَتھ منٛز چھُ اَکھ جاے یِوَان سعوٗدِی عَربِیا تِکیازِ مےٚ چھُ واریاہ زِیادٕ شوق کہِ بہٕ کَرٕہا حَج ییٚمہِ کہِ وَجَہ سٟتۍ چھس بہٕ یَژھان تور گَژھُن تِکِیٛازِ کہِ سُہ چھُ سانہِ زِنٛدَگِی منٛز اَکھ اہم مُقام تھاوان تہٕ أسی چھِ تَتھ جایہِ واریاہ زِیادٕ عزَت کَران تہٕ اَکھ مُسَلمان یُس آسان چھُ تِم سٕنٛدِ زِنٛدَگِی منٛز چھُ آسان اَکھ گۄڈنِیُک خاب یُس سارِوٕے کھۄتہٕ پرٛٮ۪تھ کٲنٛسہِ مُسلمان سٕنٛز زِنٛدَگی منٛز چھُ یہِ خاب آسان کہِ سُہ گَژھی اَکہِ لَٹہِ تَتھ جایہِ مُقامَس پؠٹھ تہٕ تَتھ بٕتھِ کَنہِ کَرِہے سٕجدٕ تہٕ تِکیٛازِ تَتھ جایہِ چھُ أسی پانہٕ ؤنۍ مُسَلمان بٲے تہٕ بیٚنہِ رَلان تہٕ تَتہِ چھُ آسان پرٛٮ۪تھ کُنہِ مُلکٕکۍ چھِ یِوان تور تہٕ بیٚیہِ دۄیم جاے یور بہٕ یَژھان چھس زِنٛدَگِی منٛز گَژھُن سُہ چھُ آ دُباے کِیٛازِ کہِ تَتھ بارَس منٛز چھُ مےٚ واریاہ زِیادٕ بوٗزمُت کہِ سُہ چھُ واریاہ زِیادٕ خوٗبصورَت جاے تہٕ پرٛٮ۪تھ کانٛہہ چھُ یَژھان پَننہِ زِنٛدَگِی منٛز اَکہِ لَٹہِ تور ضروٗر تہٕ ضروٗر گَژھُن اَگَر مےٚ برٛونٛہہ زِنٛدَگِی منٛز ییٖتِیاہ پونٛسہٕ آے تہٕ یا زِنٛدَگِی منٛز کُنہِ تہِ ساتَن مےٚ موقعہٕ مِیلِیو تہٕ بہٕ گَژھٕ یِمَن دۄن جایَن ضروٗر تہٕ ضروٗر